سانہِ کٔشیٖر منٛز چھِ واریاہ مذہبی تہوار یِوان یَتھ منٛز خاص کَر عیٖد چھِ یَتھ منٛز أسۍ نان ویج چھِ بَناوان مِثال کے طور پَر یَکھٕنۍ چھِ بَناوان کۄرمہٕ چھِ بَناوان کَٹہٕ ماز چھِ رَنان بَڑٕ ماز چھِ رَنان بیٛاکھ بَجہِ عیٖز پٮ۪ٹھ چھِ أسۍ قۄربان کَران تَتھ منٛز چھِ أسۍ خاص کَر بَناوان حٲضِری چھُ اَسہِ تَتھ منٛز اَکھ سیُن یِوان